السلام علیکُم ٹھیٖک چھُو حظ اَہن حظ اَہن حظ اَہن حظ بٕے حظ چھَس

اَتھ کیٛاہ چھُ گوٚمُت ٹی شاٹہِ یُس یُس حظ تۄہہِ میجَرمٮ۪نٛٹ آسہِ تَمی حساب آسہِ اَسہِ سُومُت أسۍ کَتہِ کَرو غلط تُہی ؤنِو حظ نَہ نَہ نَہ نَہ سُومُت أسۍ کَتہِ کَتہِ حظ سُوو نَہ نَہ نَہ غلط غلط نہٕ حظ سُوو نہٕ أسۍ کیٚنٛہہ یُس تۄہہِ میجَرمٮ۪نٛٹ آسیو دیُتمُت اَسہِ آسہِ تَمی حساب بَنومُت بہٕ کیٛاز مانہٕ غلطی ییٚلہِ نہٕ حظ مےٚ غلطی چھی کیٚنٛہہ تہٕ نَہ نَہ یہِ یِروِناو نہٕ حظ کٔر نہٕ اَسہِ یُس تۄہہِ میجَرمٮ۪نٛٹ اوسُو نہٕ حظ دیُتمُت اَسہِ اوس تَمی حساب سُومُت مگر یہِ چھُو تۄہہِ پَنٕنۍ غلطی أسۍ کیٛاہ ہٮ۪کو اَتھ کٔرِتھ ہے نَہ نَہ نَہ ہے تُہۍ حظ یہِ نہٕ حظ چھِنہٕ نَہ نَہ یہِ حظ چھُ اَسہِ اَسہِ چھِ تَمی حساب سُومُت أسۍ نہٕ حظ ہٮ۪کو نہٕ غلط کٔرِتھ کیٚنٛہہ کَسٹمَرَس سۭتۍ أسۍ دِمو تۄہہِ أسۍ کرو دُکانَس پٮ۪ٹھ أسۍ وَنو تۄہہِ ییٚتی نَہ نَہ نَہ چھُنہٕ طریٖق کَتھ کَرنُک کیٚنٛہہ کَتھ سیوٚد کَرٕنۍ

آ تی چھُنہٕ حظ بہٕ تہِ تۄہہِ وَنان خرا خراب نہٕ حظ کٔر نہٕ اَسہِ کِہیٖنۍ یہِ مہٕ ؤنِو تُہۍ کیٚنٛہہ خراب کٔر اَسہِ یہِ تۄہہِ میجَرمٮ۪نٛٹ آسیو دیُتمُت تَمی حساب آسہِ اَسہِ سُومُت وۄنۍ کٔرٕو تُہۍ کٲم تُہۍ یِیِو دُکانَس پٮ۪ٹھ بہٕ وٕچھ یہِ چھےٚ سٲنۍ غلطی چھےٚ تٕہٕنٛز غلطی چھےٚ کٕہٕنٛز غلطی چھِ ٹھیٖک چھِ حظ